وعلیکُم سلام ٹھیٖک حظ چھِ تُہۍ ؤنِو ٹھیٖک حظ چھِ تُہۍ ؤنِو کَر چھُ یُن تہٕ أسۍ یِمو ٹھیٖک حظ چھُ او کے